اسلام علیکم ورحمَتہُ اللہ تعالٰی وبرکاتُہ مےٚ چھُ اُمید تُہۍ ٲسِو بخیر خیرو خیرو آفیت سان تہٕ کیٛاہ چھِ اتھ وَنان ییٚلہِ مےٚ ہایر سیٚکنٛڈری منٛز گۄڈٕ ایٚڈمِشَن کوٚر ییٚلہِ بہٕ ناینتھَس کھوٚتُس پَتہٕ دوٚپ سَرو ژٕ رَٹکھا آئی ٹی کِنہٕ ٹیٛوٗرِزٕم تہٕ مےٚ دوٚپ مےٚ کوٚر آئی ٹی پَسنٛد تِکیٛازِ بہٕ اوسُس آئی ٹی یُک فین گۄڈے تہٕ کیٛاہ چھِ اتھ وَنان پتہٕ گوٚو روٚٹ مےٚ آئی ٹی پتہٕ ٲسۍ اَسہِ سَر کمپیوٗٹر ہیٚچھناوان چلاوُن تہٕ واریاہ ہیٚچھ اَسہِ تتھ کمپیوٗٹرس منٛز پینٹِنٛگ ہیٚچھ رایٹِنٛگ ہیٚچھ تہٕ ٹایپِنٛگ تہِ ہیٚچھ اَصٕل پٲٹھۍ چَلاوُن تہِ ہیٚچھ کَمپیوٗٹَر آن کَرُن آف کَرُن اَصٕل پٲٹھۍ ہیٚچھ تہٕ پَتہٕ اوس اَسہِ مٔنٛزۍ لَگان کَمپِٹِشَن اَسہِ پانہٕ ٲنۍ اَسہِ شُرٮ۪ن تہٕ واریاہ خُشی ٲس دِلَس منٛز گژھان سَر تہِ اوس واریاہ ساتھ دِوان تہٕ واریاہ یِہَن تہِ لٔج پےَ آوُٹ پُٹ ڈِوایِس کُس چھُ اِن پُٹ ڈِوایِس کُس چھُ باقٕے وَسَلام